یِم حظ چھِ پانٛژھ نمبر دَہس تہٕ أکِس لچھس درمیان گۄڈنیُک حظ پانٛژھ ہتھ زٕ ساس ژور ساس دَہ ساس وُہ ساس تٕرٛہ ساس